ٹٮ۪کنالجی سۭتۍ ہَسا آو واریاہ فٲیدٕ دُنیاہَس منٛز یَتھ منٛز اَکھ اِنسان بیٚیِس اِنسانَس سۭتۍ فونہٕ کہِ ذٔریعہِ کَتھ چھِ ہٮ۪کان کٔرِتھ بیٚیہِ یُس ہَسا یہِ سوشَل میٖڈیا چھِ أمۍ ہَسا کٔر واریاہ ہٮ۪لٕپ خلقَن پانہٕ ؤنۍ اِنٹَریکشَن کَرنَس منٛز پانہٕ ؤنۍ کَتھ باتھ کَرنَس منٛز ہَسا کوٚر أمۍ واریاہ اہم رول أزۍکٮ۪ن أزۍکِس دُنیاہَس منٛز اَتھ سۭتۍ سۭتۍ ہَسا چھِ کینٛہہ نَگیٹِو کانسِکیُنسٕز سوشَل میٖڈہٕکۍ ییٚمہِ سۭتۍ ہَسا أڑۍ اِنسان پھیک کالٕز کہِ ذٔریعہِ باقٕیَن نۄقصان چھِ ہٮ۪کان واتنٲیِتھ ییٚمہِ سۭتۍ ہَسا باقٕیَن واریاہ نۄقصان چھِ ہٮ۪کان واتنٲیِتھ سوشَل میٖڈیاسو تھرٛوٗ